موسم چھُ مےٚ پسنٛد دۄشوٕے ونۍ دپہٕ ہو اسہِ گژھِ گرمٕے یوت آسُن مگر یہِ نہیں ہوسکتا ہے کیٛازِ کٔشیٖرِ ہُنٛد زیٖنت کٔشیٖرِ ہُنٛد ماحول کٔشیٖرِ ہٕنٛز عظمت یہِ چھُ شیٖن یہِ چھُ ونٛدٕ ییٚلہِ سانہِ کٔشیٖرٕ ماجہِ کٔشیٖرِ منٛز ونٛدس شیٖن پیٚیہِ پہاڑن منٛز گلیشر لگَن ادٕ چھُ اسہِ یہِ آب ہٮ۪کان وٲتتھ اگر یِم چیٖز گژھِ نہٕ کینٛہہ مےٚ باسان مُشکلاتن ہُنٛد چھُ پٮ۪وان سانہٕ کرُن وۄنۍ یُس زن أزیُک یہِ موسِم چھُ یتھ موسمس منٛز چھُ ہر کانٛہہ مٮ۪وٕ اسہِ تیار تقریٖبن گژھان امے گرمہٕ سۭتۍ لہذا چھُ بہتر تہٕ افضل اسہِ سانہِ خٲطرٕ یِم دۄشوٕے موسِم کیٛازِ سانہِ زیٖنت سون پِکچر یہِ چھُ شیٖن اگر نہٕ یہِ امیُک ما یہِ چیٖز آسہِ کینٛہہ سانہِ مٮ۪وٕ باغ چھِ یا سون فصٕل چھُ اتھ چھنہٕ آبہٕ بغٲر شوٗب کینٛہہ ییٚلہِ نہٕ گلیشرٕے لگہِ آب کتٮ۪تھ یی ماحول چھُ امے سۭتۍ سون سازگار گژھان امہِ پتہٕ کیٛاہ ہٮ۪کو ؤنِتھ